ہیٚلو وعلیکُم اسلام ٹھیٖک چھِوا اَہَن حظ ٹھیٖک تُہۍ چھِوا یِم ژوٗنٹھۍ ہیٚوان أسۍ ٲسۍ کۄلگامی پیٚٹھ أسۍ ٲسۍ ژوٗنٹھۍ کٔنٕنۍ أسۍ ٲسۍ گرِ ژوٗنٹھۍ لگ بھگ شیٚے ہَتھ پیٹہِ اسہِ چھِ کٔلوٗ تہِ بیٚیہِ چھِ مگر حالَس کٔلوٗ کٔنٕنۍ کٔلوٗ چھےٚ اَسہِ شیٚے ہَتھ پیٹہِ اَسہِ دوٚپ اَگر تُہۍ یِیِو تُہۍ دِیٖہِو نَظر نہ اَسہِ چھُ وُنہِ کُلیٚن پیٚٹھٕے تہٕ وۅنۍ اَگر تُہۍ ؤنِو کُلیٚن پیٚٹھ تہٕ کیٛاہ دِیو ریٹ پیٹین منٛز تہٕ تیٚلہِ تہٕ ییٚمہِ حِسابہٕ پَتہٕ اَسہِ باسہِ پٲنٛژھ ہَتھ ہے گوٚو کَم تُہۍ کٔرِو أتھۍ کیٚنٛہہ علاوٕ کیٚنٛہن تہٕ تیٚلہِ کٕنو أسۍ کُلِس پیٚٹھٕے نہ کیٛازِ بَچوٕ نہٕ تۅہہِ اسہِ چھُو باغ سَڑکہِ پیٚٹھ تَتھ چھُنہٕ ڈالان تہِ کِہیٖنٛۍ تُہۍ تُہۍ وُچھِو ژوٗنٹھۍ چھِ صاف تہٕ تُہۍ وُچھِو بیٚیہِ چھُ تِمن رَنٛگ کھوٚتمُت واریاہ اَصٕل رٕتۍ ژوٗنٹھۍ چھِ لگ بگ آسَن شیٚے ہَتھ پیٹہِ تہٕ تُہۍ یِیِو تیٚلہِ کٕنو پَتہٕ أسۍ ڈیلِشس تہٕ تۄہی تیٚلہِ نِیِو پَتہٕ ڈیلِشس پیٹہِ تہِ تۅہی ٹھیٖک چھُ تُہۍ ییٖزیٚو أکِس دۅن دۄہَن تامتھ تہٕ تیٚلہِ دِیو کُلین پیٚٹھٕے تُہۍ نَظر نا گۄڈٕ تُہۍ دِوا تیٚلہِ کُلیٚن پیٚٹھٕے نَظر گۄڈٕ اَچھا ؤلِو یِیِو تُہۍ دِیِو گۄڈٕ تُہۍ نَظر ہاں اچھا ٹھیٖک تُلِو تُلِو ٹھیٖک چھُ